مےٚ سا چُھ واریاہن بایِک ریسن منٛز حِصہٕ نیوٗمُت یِمن منٛز بہٕ کیٚنٛہہ ریسن منٛز اول تہِ آوُس حالہٕ حالےٕ أس سأنِس کۄلگوٗم ڈِسٹِکس منٛز بیک ریس یتھ منٛز زن مےٚ فٔسٹہٕ آوُس یتھ منٛز مےٚ ایٚنعام تٔرۍ بیٚیہِ ہسا چُھس بہٕ ونان یی کہ اِنسان گژھہِ پرٛتھ کانٛہہ چیٖز ہیٚچُھن چلاوُن مےٚ ہیٚچھ بایِک چلاوٕنۍ تیٚلی چُھس بہٕ ریس کران تیٚلی زیٖن مےٚ بایِکہٕ ریسہٕ تیٚلی چُھس بہٕ مطلب پراوُڈ پنہٕ نِس پانس پٮ۪ٹھ مےٚ سا زیٖنۍ بایِکہٕ ریسہٕ عام لُکھ نہٕ سا ہیٚکن نہٕ یہِ ریس سہل سہل زیٖنِتھ کیٚنٛہہ